جِناب بہٕ اوسُس تُہنز یَتھ گاڑِ منٛز تُہۍ ؤنۍ تو مےٚ یہِ گٲڑۍ درٛایہِ ییٚتہِ نَس مَگر بَدقٕسمَتی سان گوٚو مےٚ مٔشیٖد اَتھ منٛز یہِ سا یہِ موبایل تہٕ بٔٹوٕ وۄنۍ ؤنۍ تو تُہۍ مےٚ گٲڑۍ کَتیس چھُ وٕنکیٚس بہٕ چھُس ییٚتہِ ایپلِکیشنہِ پٮ۪ٹھ وٕچھان مَگر اَتہِ چھُنہٕ مےٚ سَمجھ یِوان تہٕ تُہۍ دٔپتو مےٚ یہِ گٲڑۍ کَتیس چھِ وٕنکیٚس تہٕ بہٕ رَٹہٕ ہا یہِ واپَس ہن تُہۍ کٔرِو تھوڑا جلدی پَہن تِکیازِ مےٚ چھُ بیٚیِس جایہِ واتُن بہٕ آیِس آز گاڑِ منٛز تُہُنزِ یۄس یہِ کیب ٲسۍ بہٕ آیِس اَتھ منٛز اِسلام آباد پٮ۪ٹھ شُپین تام شُپین اَڈَس منٛز یِتھُے بہٕ وۄتھُس بہٕ اوسُس مےٚ ٲسۍ تھوڑا جلدی أمۍ ٲسۍ کٔر کٲم أمِس ٲسۍ مےٚ پونسہٕ تھٲومٕتۍ ہن برونٹھٕے ترٲوِتھ یِمو کوٚر فون پٔتمِس سیٖٹَس پٮ۪ٹھ پَتھر اور ییٖتِس کالَس ہن بہٕ وۄتھُس بۄن اَتین گوٚو تھوڑا جام ہِیوٗ تہٕ یہِ درٛاو ڈرایور جلدی مَگر وۄنۍ چھُنہٕ مےٚ سَمَجھ یِوان کیٚنہہ یہِ کُکُن گوٚو یہِ کوٚت ووٚت وٕنکیٚس یہِ کَتہِ چھُ وٕنکیٚس اَگر تُہۍ مَہربٲنی کٔرِتھ مےٚ یہِ خبر دِیو اِنفارمیشن دِیو یہِ کَتِنیس چھُ أمِس ؤنۍ یو تُہۍ مےٚ یِتھ کٲٹھۍ چھُ گوٚمُت اَتھ منٛز سَوارِ یِم چھِ حظ کیاہ چھِ اَتھ وَنان فون تہٕ ویلَٹ بٔٹوٕ یہِ کَرِ ہا یہِ مےٚ واپَس تِکیازِ بٔٹوَس منٛز چھُ مےٚ کیٚنہہ اِمپارٹنٹ کاڑ واڑ اے ٹی اٮ۪م چھُ تَتھ منٛز آدھار کاڈ چھُ تَتھ منٛز پین کاڈ چھُ تَتھ منٛز اِلیکشن کاڈ چھُ تَتھ منٛز بیٚیہِ چھُ باقٕے تہِ چیٖز تَتھ منٛز بیٚیہِ چھُ تھوڑا پونسہٕ وونسہٕ تِمن ہُند اوس سَہلٕے بیٚیہِ چھُ تَمہِ کھۄتہٕ زیادٕ ضروٗری موبایل فون موبایلَس فونَس منٛزٕے چھُ سورُے آز آسان تہٕ تَوے موٗجوٗب چھُ مےٚ ضوٚرتھ یہِ موبایِل فون واپَس تہٕ بیٚیہِ چھُ مےٚ یہِ بٔٹوٕ ضوٚرتھ واپَس تُہۍ وٕچھ تو مہربٲنی کٔرِتھ یُس زَن تُہُند یہِ ڈرایور اوس یہِ کوٚت چھُ ووٚتمُت أمۍ ترٛووُس بہٕ بِلکُل شُپین چوکَس منٛز شُپین چوکہٕ پٮ۪ٹھ توٚر نہٕ مےٚ یہِ پَتہٕ سَمجھ کیٚنٛہہ یہِ جام اوس مےٚ توٚر نہٕ سَمجھ کیٚنٛہہ یہِ کُکُن گوٚو وۄنۍ گژھٕ ہا بہٕ پَتہٕ بہٕ وٕچھ ہا یہِ کُکُن گوٚو مَگر بہٕ ژھانڑہن یہِ مَگر ییٚلہِ نہٕ مےٚ پَیٚیہِ چھِ یہِ کمہِ روڈٕ گوٚو کَپٲرۍ توٚر یہِ اَگر مےٚ یہِ لگہِ ہا پاے بہٕ کرٕ ہا یہِ بہٕ نیرٕ ہا أمِس پَتَے کُنہِ گاڑِ واڑِ منٛز تہٕ بہٕ وٕچھ ہا بہٕ سَمکھ أمِس کُنہِ جایہِ بہٕ رَٹہٕ ہن یہِ کُنہِ جایہِ بہٕ ہیٚمہٕ ہا أمِس یہِ موبایل تہٕ مَگر تٔمِس تہِ ٲسۍ نہٕ بِچارَس کیٚنٛہہ یَتھ منٛز چھُ سَوارِ گوٚمُت مٔشیٖد نہ تہٕ حظ چھُ مےٚ باسان سُہ تہِ نیرِ ہَنہٕ کیٚنٛہہ سُہ اوس واریاہ اَصٕل اِنسان سُہ ژھانڑِ ہا واڑِ ہا کیٚنہہ نہ تہٕ کیٚنہہ کَنٹیکٹ کرِ ہا سُہ مےٚ سۭتۍ سُہ تہِ چھُ بے خبرٕے وۄنۍ اَگر کانہہ پٔتۍ کِنۍ سَوٲرۍ وَوٲرۍ کھٔژٕ تہٕ یہِ کیاہ سا ہٮ۪کہِ رٲوِتھ تہِ اَگر کٲنسہِ سَوارِ تُل اَگر کٲنسہِ اِنسانَن وَتہِ منٛز تُل سُہ دِیا واپَس پَتہٕ نہ دِیا واپَس تَتہِ چھُنہٕ پاے کیٚنہہ اس لیے مہربٲنی کٔرِتھ کٔرۍ تو تُہۍ کٲم تُہۍ ؤنۍ تو مےٚ یہِ کَتہِ نیٚس چھُو تۄہہِ یہِ تُہُند یہِ ڈرایور یَتھ منٛز مےٚ اَمہِ برونٹھ اوسُس صفر کران تہٕ بہٕ واتہٕ ہا أمِس نِش یہِ واتہِ ہا مےٚ نِش بہٕ رَٹہٕ ہا یہِ پَنُن اَمانتھ واپَس تُہۍ کٔرِو وۄنۍ جلدی پہن أمِس کنٹیکٹہٕ تُہۍ وٕچھو یہِ کَتہِ چھُ کیاہ چھُ أمِس ؤنوتُہۍ یِتھۍ پٲٹھۍ چھُ سَوارِ گوٚمُت یُس زَن اِسلام آباد پٮ۪ٹھ شُپین سَوٲرۍ آیہِ أمِس چھُ گوٚمُت اَتھ منٛز مٔشِد اکھ بٔٹوٕ تہٕ بیٚیہِ ہسا موبایِل یِم چھِ دۄنوٕے چیٖز ضروٗری أتھۍ چھُ ییٚتن شُپینَس منٛز ییٚتہِ چھُ کاڈ واڈ لگان ضروٗری یِم چھِ کاڈ واڈ سٲری أتھۍ منٛز پین کاڈ تہِ أتھۍ منٛز مےٚ ٲسۍ کٲم شُپین اَمہِ موٗجوٗب اوسُس بہٕ وٕنکیٚن زَن آمُت تِکیازِ یہِ اوس اَتہِ تھوڑا کٲم مےٚ اوس اَتہِ کاڈٕے ہاوُن یِہوے اے ٹی اٮ۪م بینکَس پٮ۪ٹھ بہٕ آیس امی موٗجوٗب مَگر سورُے پیٚو اے ٹی اٮ۪مٕے بٔٹوٕ ہیٚتھ پیٚو سُہ سورُے تُہنزِ اتھ گاڑِ منٛز اَگر مہربٲنی کٔرِتھ أمِس سۭتۍ تُہۍ جلدی کَنٹیکٹ مےٚ تہِ ؤنۍ زیو تُہۍ عطلا